واریاہ مُختٔلِف چیٖز چھ یِم أسۍ منٛز چھ ہٮ۪کان یوٗز کٔرِتھ أکِس گامس منٛز مُختٔلِف چیٖز چھ اٮ۪لٮ۪کٹرکسٹی ہٮ۪کو أسۍ مُختٔلِف قٔصن منٛز استِمال کٔرِتھ فار ایگزامپل لایٹِنگ منٛز چھنہٕ کران یوٗز ہیٖٹ دِنس منٛز کوٗلِنگ منٛز ٹٔھنٛڈی منٛز چھُ لگان یا فرِج رِفِرجریٹر ہٮ۪کو أسۍ چلأوِتھ یا پاور تہِ یا کیٚنٛہہ اٮ۪پلِکٮ۪نٹٔس یا کمپیوٗٹر ہٮ۪کو أسۍ چلأوِتھ اٮ۪لٮ۪ٹرانِک اٮ۪لٮ۪کٹرانکس کیٚنٛہہ چیٖز ہیٚکو چلاوِتھ اِنڈسٹِریل سِسٹم ہٮ۪کو چلأوِتھ پبلِک ٹرانزِس سِسٹم ہیٚکو چلأوِتھ بیٚیہِ چھُ فارمنگ منٛز چھُ لگان اَسہِ چھُ تھوڑا امپروٗ کرُن اِرگیشن سِسٹم اِرگیشن سِسٹم اگر أسۍ سماجس منٛز اِمپروٗ کرو تَمہِ سۭتۍ بڑِ سأنۍ فارمِنگ تہِ